اَسَلامُ علیکُم وَعلیکُم اَسَلام ٹھیٖک چھِو حظ اصٕل گرٕ چھِو سٲری ٹھیٖک آ الحمدُ اللہ تۄہہِ چھِو حظ یہِ ٹیٚلر اَسہِ حظ وٕچھاے نٮ۪ٹس پٮ۪ٹھ یہِ تُہنٛد مطلب تۄہہِ اوسوٕ یہِ شاپ پنُن کھولمُت نٮ۪ٹس أسۍ ٲسۍ نٮ۪ٹ وٕچھان تہٕ اَتہِ اوس یِہَے بٕتھ اَسہِ وُچھ تۄہہِ چُھو وارِیاہ اصٕل ڈِزایِن کَران توے حظ کَراے اَسہِ تۄہہِ سۭتۍ کنٹکٹ اَسہِ دوٚپ أسۍ وٕچھو تُہۍ کٕمۍ کٕمۍ قٕسمٕکۍ پَلو چھو سُوان تہٕ مےٚ دِیِو تھوڑا اِنفارمیٚشن اَچھا اَسے چھِ مطلب اَسے چھِ کارڈ سٮ۪ٹ تہِ تُلٕنۍ اَسہِ چھِ وارِیاہ زیادٕ پلو آسن سُوٕنۍ تہٕ ایٚمہِ موٗجوٗب کارڈ سٮ۪ٹ تہِ ترٛوا ترۄہہِ چھِوا سُوان پٕلازو ٹایپس پٮ۪ٹھ پٮ۪نٛٹ اَہن حظ اَمنٕے متعلق حظ ٲسۍ اَسہِ اِنفارمیٚشن ریٹ ویٹ کمہِ آیہِ روزِ اَسہِ اَچھا اَچھا ٹھیٖک چھِ حظ تۄہہِ سُوان تۄہہِ کَتھ جایہِ چھو یہِ بانڈی پوراہس منٛز اَچھا ٹھیٖک تۄہہِ چھِو حظ أتی روزان اَسہِ گَژھا تھوڑا آسٲنی اَچھا ٹھیٖک تمہِ موٗجوٗب ما حظ پے اَسہِ ژھانٛڈُن تہٕ اَسہِ گَژھِ تھوڑا آسٲنی تُنٛد یُن آ أسۍ حظ یَمو ضُروٗر تہٕ اَسہِ ٲسۍ کارڈ سٮ۪ٹ پانٛژھ شےٚ تہٕ سوٕنۍ اَسہِ چھُ سسِٹر تہِ سُہ تہِ چھِ لاگان کارڈ سٮ۪ٹ تہٕ تمۍ موٗجوٗب تمی ووٚن دوٚپُن ژٕ کر یِمن سۭتۍ کنٹٮ۪کٹ ژٕ وٕچھ یِم کِتھ قسمٕکۍ پَلو چھِ سُوان توے موٗجوٗبن ادٕ حظ شُکریہِ أسۍ حظ یِمو اَکے اَکے أسۍ یِمو أکِس دوٚن دۄہن تانۍ ادٕ حظ اَسَلام علیکُم